اَسلامُ علیكم ورحمتہ اللہ وبركاتہ مےٚ حظ درٛاو اَکھ بیٹ حظ اَنے مےٚ اَکہِ دۄہ سُہ حظ پیٚیے واریاہ درٛوٚگ تہِ حظ سُہ اَنے مےٚ سرینگرٕ حظ مےٚ حظ اَنے سُہ بیٹ پنٛداہ ساس رۄپیہِ کوٗتاہ تام حظ کٲم حظ گٔے تہٕ سُہ حظ اوٚن مےٚ تَتھ حظ چھِ کیٛاہ تھام کِس کِس حظ چھِ تَتھ ناو حظ یُتھُے حظ سُہ مےٚ گَرٕ اوٚن مےٚ حظ گیُنٛد گۄڈٕنیُک میچ حظ گیُنٛد مےٚ تَتھ مان ژٕ مےٚ حظ باسیو تٔمۍ گیُنٛد اَصٕل وصٕل گۄڈٕنٮ۪تھ حظ ووٚن یِمو زِٹھیو وِٹھیو تہٕ وۄنۍ چھِنہٕ یہِ نیرنَے بیٹ یہِ کَڑ پانٛژھ شےٚ دۄہ حظ گٔے بہٕ اوسُس کَڑان کَڑان کَڑان سُہ تہٕ اَکھ میچ زٕ حظ میچ حظ گِنٛدۍ مےٚ مےٚ گیُنٛد وَصٕل تَمہِ دۄہ تہِ کٔر مےٚ فِفٹی فِفٹی کٔر مےٚ اَصٕل پٲٹھۍ مےٚ باسے یہِ چھِ اَصٕل مان ژٕ اَصٕل یِمَن پونٛسَن تہِ گٔژھ وۄنۍ نیرُن ٹایمٕے وۄنۍ یہِ چیٖز اوٚن یہِ گوٚژھ اَصلُے نیرُن درٛوٚگٕے چھِ تہٕ مگر چیٖز آسہِ تیوٗتاہ اَصٕل کٲم حظ گٔے تہٕ ییٚلہِ سُہ مےٚ ترٛیٚیِم میچ گیُنٛد سُہ تَتھ حظ فِنٛشِنٛگ وِنشِنٛگ سُہ حظ گوٚو بیٹ تَتھ حظ آے بیٛاکھ بال تہٕ سُہ حظ سُہ حظ ژوٚل بیٹٕے نیٖرِتھ تَتھ ژٔل ہینٛڈٕے تٔتی نیٖرِتھ حظ مےٚ چھِ سٮ۪ٹھاہ اَفسوٗس باقٕے وَسَلام